زٕ لچھ پانٛژھ ساس شیٚے ہتھ نَمنَمَتھ رۄپیہِ ترٛےٚ لچھ اَکوُہ ساس سَتنَمَتھ ساس سَتھ ہتھ تہٕ اَرہٲٹھ رۄپیہِ اکھ لچھ اَکوُہ ساس اکھ ہتھ تہٕ اَکوُہ رۄپیہِ دۄیتٲجی ساس زٕ ہتھ تہٕ دہ